ہیلو کیاہ تُہۍ چھُوا پیٖزا ہب ریسٹرانٹ پیٹھ مےٚ حظ ووت واریاہ ٹایم تُہندس ڈلیوری پاٹنرس فون کران مگر سہُ چھُ نہٕ میون فون تُلان کیٛنٚہہ وَنۍ کوٚر مےٚ امہِ موجوٗب فون کہِ تُہۍ دِیو مےٚ معلوم کٔرِتھ کہِ سُہ کیازِ چھُنہٕ میون فون تُلان کیٛنہہ